کٔشیٖر منٛز چھُنہٕ تیٖتہہ ملٹی پِلیکسٕز ٹھیٹھٲرٕس یا سینماز ییٚتہِ چھُنہٕ تیٖتہہ کِہینۍ اَلبتہ وۄنۍ چھُ کُنہِ کُنہِ جایہِ چھُ ییٚتہِ چھُ نیٖلم سینما چھُ شٔہیٖد گنج چوکس منٛز یا نیٖلَم چوکَس منٛز کرانگرٕ یُس برونٹھ کُن چھُ پَکان جَہانگیٖر چوک کُن دٔچِھنہِ سایڈٕ چھُ اسہِ یِوان أکِس جایہِ نیٖلم چوک تَتہِ چھُ تیٖلم سینِما سُہ چھُ پروٚن سینما واریاہ تَتہِ چھُ ٹِکٹ پریس چھُ تُہۍ ؤنۍ تو سُہ چھُ آسان سُہ چھُ ہیور بوٚن تہِ گژھان ہَتھ رۄپیہِ تہِ ڈوٚڈ ہَتھ رۄپیہِ تہِ زٕ ہَتھ رۄپیہِ تہِ کُنہِ ساتن آسن پانٛژہے رۄپیہِ تہِ یا اَمہِ وَرٲے چھُ ڈل لیکس منٛز چھُ یُس ٲبَس پٮ۪ٹھ چھُ سینما اکھ بَنٲوِتھ سُہ چھُ اورٕ یور پَکان تہٕ تَتہِ یُس پریِس چھُ آسان تَتہِ چھُ آسان پوٚنسہٕ واریاہ زیادٕ سُہ چھُ دروٚگ واریاہ تَتہِ چھُ آسان پانٛژھ ہَتھ رۄپیہِ شیٚے ہَتھ رۄپیہِ سُہ چھُ ڈل لیکَس ڈل جیٖل چھُ تہٕ ہیر پٮ۪ٹھ چھُ سینما بیٚیہِ چھُ یہِ باقٕے زیادٕ چھُنہٕ ییتہِ سینما کِہینۍ اَمہِ وَرٲے چھُ ییٚتہِ سینما اکھ سُہ چھُ کَمروار سایڈس کَمروور یُس چھُ سری نگرَس منٛز اکھ جاے کَمرواری یَتھ وَنان چھِ تَتھ جایہِ تہِ چھُ تَتہِ چھُ سینما اکھ بَس باقٕے زیادٕ سینما چھُنہٕ ییٚتہِ کٔشیٖر منٛز ہُہ لَبنہٕ یِوان کِہینۍ نہٕ